السَلامُ علیکُم وَرحمتُہ للہِ وَبَرَکاتہوٗ مےٚ چھِ ناو سیٖرت تہٕ آز وَنہٕ بہٕ تۄہہِ پنٛنِس بارس منٛز کیٚنٛہہ تہٕ یُس پرٛٮ۪زٮ۪نٛٹلی بہٕ جاب کَران چھَس سُہ چھَس بہٕ کَران ایز اےٚ ہاوٕس وایف جاب بیٚیہِ چھُنہٕ کٲما کارا اَمہِ عَلاو کیٚنٛہہ تہٕ روٗد سَوال میٛانہِ پَڑایہِ ہُند تہٕ پَڑٲہِم چھِ مےٚ واریاہ زیادٕ پوٚرمُت گۄڈٕ کٔرٕم گرٛٮ۪جویشَن گرٛٮ۪جویشَن کہِ کَرنہٕ پتہٕ کوٚرُم بی ایٚڈ تہٕ أتھۍ بی ایٚڈسٕے دوران سوٗنٛچ مےٚ چھِ نَہ صلح کہِ یَتھ دوران کَرو

ڈِسٹَنٕس موڈَس پٮ۪ٹھ بیٛاکھ اَکھ ڈِگری تہٕ نیوٗ مےٚ اَپٲری کِنۍ پی جی تہِ کٔرِتھ تہٕ بی ایٚڈ تہٕ پی جی کَرنہٕ پتہٕ چھَس بہٕ اَکہِ دۄہ بِہتھ سونٛچان زِ وۄنۍ کیٛاہ کَرو برٛۄنٛہہ کُن تہٕ أتھۍ سۭتۍ درٛاے ڈِسٹنٕس تھرٛوٗ اٮ۪م اٮ۪ڈَس تہِ فام تہٕ بوٚر مےٚ فام کشمیٖر یونیورسٹی فام بٔرِتھ اوس نہٕ اُمید کیٚنٛہہ زِ سِلیکشَن گَژھِ مگر شُکر تٔمِس رۄبِ زاتَس کُن رۄبہِ زوالجلالس کُن کہِ سِلٮ۪کشَن گَے تہٕ أتھۍ منٛز نیوٗ مےٚ اٮ۪م اٮ۪ڈَس منٛز اٮ۪ڈمِشَن اٮ۪م اٮ۪ڈَس منٛز اٮ۪ڈمِشَن نِنہٕ پہ نِنہٕ سۭتی سۭتی کوٚر مےٚ ہورٕ پی جی تہِ کمپٕلیٖٹ تہٕ مکلٲے مےٚ یِم دۄنوَے ڈِگری شان بَہ شان کٔرِتھ تہٕ اَمہِ پتہٕ أسٕس بہٕ جاب تہِ کَران ایز اےٚ ٹیٖچر کوٚر مےٚ ترٛٮ۪ن ژورَن ؤرِیَن جاب تہٕ مگر خانٛدرٕ پتہٕ چھِ پَیی اِنسان چھُنہٕ ہٮ۪کان زیادٕ رٮ۪سپانسِبلِٹیٖز سنٛبٲلِتھ کیٚنٛہہ تَمہِ پتہٕ ترٛوو مےٚ جاب یَلَے تِکیٛازِ گَر سنٛبالُن چھِ واریاہ اَکھ پنٛنہِ جایہِ اَکھ بوٚڑ جاب یُس نہٕ سٲری چھِ ہٮ۪کان کٔرِتھ اَصٕل پٲٹھۍ کیٚنٛہہ اِس لیے دیُت مےٚ پرٛٮ۪فرٮ۪نٕس کہِ نَہ مےٚ پَزِ وۄنۍ گَرَے سنٛبالُن جاب کھۄتہٕ تہٕ پرٛٮ۪زنٛٹ یُس مےٚ جاب چھِ سُہ گوٚو یِہوٚے بَچہٕ سنٛبالٕنۍ اَکھ بٔچی چھِ صُبحٲے سکوٗل نیران تہٕ بیٛاکھ چھِ وٕنۍ لۄکٹٕے تہٕ پتہٕ چھِ دۄہ گُزران تٔمۍسٕے سۭتۍ پوٗرٕ دۄہ چھِ لَگان گرِچَن کامٮ۪ن سۭتۍ منٛزٕ لَژھُل اَتھس منٛز تہٕ منٛزٕ چونٛچہِ اتھَس منٛز منٛزٕ پَلَو تہٕ منٛزٕ بیٚیہِ کانٛہہ کٲم غرض وَنُن چھُم یِہوٚے کہِ کٔشیٖرِ ہٕنٛز زَنٮ۪ن چھِ یِہوٚے اَکھ جاب پَنُن گَرٕ سنٛبالُن تہٕ بچہِ سنٛبالُن یُس جاب ساروِیو کھۄتہٕ ڈِفِکلٹ چھِ مےٚ چھِ باسان اَکھ کمپٔنی سنٛبالٕنۍ چھِ واریاہ سَہل پچہِ سنٛبالنہٕ نٮ۪صبط مےٚ چھِ باسان ڈاکٹر بَنُن چھِ واریاہ سَہل گَرٕ سمنٛبالنہٕ کھۄتہٕ مےٚ چھِ باسان اِنجیٖنِیَر بَنُن تہِ چھِ واریاہ آسان اگر اَکھ زٔنۍ اَصٕل پٲٹھۍ پَنُن گَرٕ سنٛبالہِ پنٮ۪ن بَچن سنٛبالہِ تہٕ وٕکٮ۪نس چھُ مےٚ پرٛٮ۪زٮ۪نٛٹلی یِہوٚے جاب زِ بہٕ چھَس ییٚتھۍ منٛز کوٗشِش کَران کہِ بہٕ گَژھ ہا ییٚتھۍ منٛز کامیاب گَژھٕنۍ میٛٲنۍ شُرۍ تہِ گَژھن بَڑٕ اَصٕل شُرۍ بَنٕںۍ باقی وَسلام اَلسَلامُ علیکُم وَرحمَتُہ للہِ وَبَرکاتہوٗ